مےٚ اۆن اَکہِ لَٹہِ آن لاین بٕلاوَر گۄڈٕنؠتھ اوس یہِ باسان شکلو صوٗرت یُس اَتھ آن لاینَس اوس باسان واریاہ مَطلب یہِ چھُ واریاہ اَصٕل ییٚلہِ پَتہٕ سُہ مےٚ وٕچھ تَتہِ اوس نہٕ سُہ تَمہِ آیہِ کینٛہہ سُہ اوس تھوڑا ڈِفرنٛٹ آیَس منٛز بہٕ گٔیَس پانہٕ پَریشان مےٚ دۆپ آن لاین ٲس اَتھ اَکھ شَکٕل وٕنۍکؠن چھُ یہِ بیٚیہِ کہِ آیہِ یِتھُے یہِ ووت دوٚیِم کَتھ أ ٲس کہِ مَطلب یہِ تَتھ منٛز تٔمۍ تَتھ کالِٹیٖز لیکھِتھ آسہٕ تِم کالِٹیٖز وٕچھ نہٕ مےٚ پَتہٕ تَتھ منٛز کِہیٖنۍ نہٕ تہٕ بہٕ گٔیَس مےٚ دۆپ یہِ کیٛاہ دٔلیٖل چھےٚ مطلب یہِ کیٛازِ چھَنہٕ اَتھ منٛز کیٛازِ چھَنہٕ یِم کالِٹیٖز کِہیٖنۍ نہٕ تہٕ تھوڑا گٔیَس بہٕ مطلَب زَن سونٛچَس منٛز پیٚیَس بہٕ تہٕ مےٚ دۆپ بہٕ کَرٕ یہِ رِٹٲن وَنہِ اوس رِٹٲن کَرُن تہٕ مےٚ کَریو تَتؠن رِٹٲن خٲطرٕ اؠپلاے یہِ چھُنہٕ گَژھٲنی پَتہٕ کۆر مےٚ تِمَن فون تِمو وۆن یہِ گَژھی نہٕ رِٹٲن کِہیٖنۍ نہٕ اَتھ ٲس نہٕ رِٹٲن پالِسی کِہیٖنۍ تہٕ تَمہِ سۭتۍ گوٚو مےٚ میون اؠکٕسپیٖرِیَنٕس اوس واریاہ موٚکُر